وعلیکُم سلام آ ٹھیٖک پٲٹھۍ ؤنِو حظ آ أسۍ چھِ تَتے پٮ۪ٹھ آ تُہۍ یِیو دُکانَس پٮ۪ٹھ تُہۍ نیٖو زیو پَلو آ سُہ تہِ چھِ أسۍ کَران اگر دُکانَس پٮ۪ٹھ تُہۍ یِیو یور تہِ دِ اَگر تُہۍ ؤنِو اوٗری تہٕ اوٗرۍ سوزو کیٚنہہ چھُنہٕ پرواے تُہۍ ؤنِو اسہِ کیاہ چھُ نیُن تتہِ تُہۍ تھٲے زیو اَسہِ ؤنِتھ لِسٹ تھٲے زیو سیٚنٛڈ کٔرِتھ تہٕ أسۍ ہٮ۪کو تۄہہِ سُہ آ ہر کینٛہہ چیٖزٕے چھُ تَتہِ ہر کانٛہہ چیٖز چھُ تَتہِ یہِ تُہۍ یژھِو تہٕ سُہ ہیٚکِو تُہۍ نِتھ آرام سان لگ بگ ہٮ۪کہِ گژھِتھ ژور پانٛژھ ساس چھِ ہیٚکان گٔژھتھ پھٮ۪رن سُہ چھِ ہا مگر صاف ہُہ نہٕ کیٚنٛہہ پانٛژھ شےٚ ساس رۄپیہِ چھِ گژھان پھٮ۪رن بیٛاکھ چھِ مکھملَس منٛز یِوان مکھمل چھُ گژھان تَمہِ کھۄتہٕ درٛوٚگٕے پَہَن تہٕ سُہ چھِ گژھان نَو ساس رۄپیہِ دَبہٕ یَتھ دَبکہٕ لٲگِتۍ چھِ تَتھ یَتھ پھٮ۪رنس سُہ چھِ گژھان نَو ساس رۄپیہِ پھٮ۪رن آ تِلہٕ دار مکھمل سوٗٹ پٲکستانی سوٗٹ ہر کانٛہہ سوٗٹ چھِ تَتہِ تُہۍ ہیٚکِو وٕچھِتھ آرام سان ہٮ۪کو تۄہہِ اَتھ وَٹسایپ کٔرِتھ تُہۍ وٕچھِو سٲری کَلَر کیٛاہ چھُ کُس چھُو تۄہہِ پَسنٛد کمہِ ڈِزاینُک چھُو تۄہہِ پَسنٛد تہٕ أسۍ ہٮ۪کو تۄہہِ سوٗزِتھ سُے ہیوٗ آرام سان آ ریپِٹ ووٗل سُویٹَر تہِ چھِ تَتھ چھِ بَٹَن دار چھِ تَتھ چھِ سٔرکٕلَس منٛز تہِ بنیان ہر کانٛہہ قٕسٕم چھِ تَتھ آ أسۍ تھَاوو تۄہہِ سورُے وَٹساپ کٔرِتھ تُہۍ ہیکِو پانے وٕچھتھ آرام سان تُہۍ ہیٚکو اسہِ سوٗزِتھ پَتہٕ لسٹ کیاہ کیاہ آوٗ تۄہہِ پسنٛد کُس کلر آوٗ تۄہہِ پسنٛد تُہۍ ہیٚکِو نِتھ سُہ أسۍ ہیکو تۄہہِ اوٗرۍ تہِ آرام سان تَتھ کھَسہِ کِلوٗمیٖٹر حِساب کِلوٗمیٖٹرَس کَرو أسۍ حِساب کیاہ کھسہِ تَتھ کھَسن زٕ رۄپیہِ کھسن کِلوٗمیٖٹرس پَتہٕ کَرو أسۍ حِساب کۭتیاہ کِلوٗمیٖٹر کھَسن تہٕ کٕٔژ رۄپیہِ کھسنو تۄہہِ آ کَلَرَے کَرٕ بہٕ ہَر کانٛہہ کَلَر اَتھ حظ چھِ واریاہ واریاہ اَصٕل کَلَر آمٕتۍ گریٖن کَلَر بِلوٗ بٕلیک رٮ۪ڈ کَلَر میروٗن کَلَر ہر کانٛہہ قٕسٕم کَلرٕے چھِ اَتھ تُہۍ و ٕچھِو پانَے تہٕ آ ٹھیٖک تۄہہِ یُس نوٚو مال ووت نہ او اوترے راتھ نہٕ کینٛہہ اوترے ووت أسۍ ہیہ ہاوو تۄہہِ تَمہِ منٛز تۄہہِ یُس پَسنٛد یِیو تُہۍ کٔرِو سُے ہیوٗ أسۍ ہٮ۪کو تۄہہِ اوٗۍ سوٗزِتھ تِم آ ٹھیٖک حظ چھِ أسۍ کرو تۄہہِ سورُے وٹسایپَس پٮ۪ٹھ تہِ تُہۍ کٔرۍ زیو پَتہٕ پسنٛد تُہۍ ؤنۍ زیو اَسہِ کیاہ آوٗ تۄہہِ پسنٛد تہٕ أسۍ ہٮ۪کو تۄہہِ آرام سان سُہ ہوم ڈِلؤری کٔرِتھ